ہیلو اَلسلام علیکُم مےٚ ٲس أنۍمٕژ پاوَر کیٹل حظ مگر تَتھ درٛاو نہٕ ٹوٹلی ٹَ ٹایم کِہیٖنۍ حظ نہ اوس تَتھ بیسٹ کَلَر نہ اوس تَتھ کِہیٖنۍ مےٚ دِژے تَتھ آڈَر یورٕ بلیک کَلر خٲطرٕ مگر اورٕ آو سُہ وایٹ کَلَر تہٕ نہٕ اوس تَتھ سایز ٹھیٖک سایز تہِ دژیاو یورٕ لیٖٹَر ڈۄڈ لی اورٕ آو ڈۄڈ لیٖٹَر زٕ لیٖٹَر کیٚنٛہہ تانۍ آو نہٕ تَتھ سُہ تہِ کِہیٖنۍ نہ درٛاو اَتھ ٹایم کِہیٖنۍ حظ کیازِکہِ اَتھ یہِ لوٚگُے نہٕ مےٚ زیادٕ کہِنۍ بہٕ ٲسٕس اَتھ منٛز کَم یوٗز تہِ کَران مگر پھِر بھی درٛاو نہٕ اَتھ ٹایم ٹوٹلی کِہیٖنۍ اچھا اَمِکۍ یِم برٛوکٕن پاٹٕس یِم ٲسۍ تِم گٔے کیا مطلب یِم پھٔٹۍ منی گوٚو اَتھ منٛز ویسٹ تہٕ بہٕ مے ٲسۍ یِم پونٛسہٕ کٔرۍ مٕتۍ واریاہ مطلب محنتہٕ سان کَلیکٹ تہٕ مگر اَتھ درٛاو نہٕ اَتھ کیٹلہِ کِہیٖنۍ مےٚ چھِ وُنیُٚک تامَتھ پھیران اَمہِ کیٹلہِ ہُنٛد تہٕ کیازِکہِ یہِ کیٹٕل درٛاے نہٕ صحیح کِہیٖنۍ لُکھ چھِ اَنان پَسنٛد کٔرِتھ کانٛہہ چیٖز شوقہٕ سان پَتہٕ ییٚلہِ نہٕ تَتھ ٹایم چھُ نیران کِہیٖنۍ یہِ چھِ گژھان تھوڑا اِنسانَس خٲطرٕ ہاڈ مُشکِل گژھان تہٕ کانٛہہ چھُنہٕ ہٮ۪کان ایٚفٲرڈ کٔرِتھ کانٛہہ چھِ ہٮ۪کان ایٚفٲرڈ کٔرِتھ بحرحال مےٚ ٲس کٔرمٕژ کوٗشِش مےٚ اوس شوق یہِ کیٹٕل اَننٕچ مگر اَتھ درٛاو نہٕ ٹایم کِہیٖنۍ نہٕ اوس اَتھ سایز ٹھیٖک نہٕ اوس اَتھ کَلَر ٹھیٖک تہٕ بٔلۍ پیوٚ مےٚ اَتھ پونٛسَے زایہِ کَرُن تہٕ نہ آے یہِ فیملی میمبرَن پَسنٛد کینٛہہ دوٚپُکھ یہِ کیا چھُت اوٚنمُت اِسلیے اَتھ منٛز گوٚو مےٚ سورُے سورُے غلط تہٕ بہٕ چھَس یَژھان کہ اگر کانٛہہ چیٖز ییٖہا سُہ یی ہا اَصٕل تاکہ سون منی تہِ گژھِ ہا نہٕ ویسٹ کِہیٖنۍ تہٕ سون دِل تہِ روزِ ہا خۄش تہٕ یُس وُچھ ہا تیٚمسُنٛد دِل تہِ گژھ ہا خۄش تہٕ منی تہِ کھژِ ہا بوٚٹھ اِسلیے یُس تہِ چیٖز ہٮ۪مو سُہ ہٮ۪مو بَڈٕ شوقہٕ سان بیٚیہِ گژھِ تَتھ ٹایم پَتہٕ نیرُن